آ بہٕ ہسا چھُس ایویر ویڈیو گیمزَن مُتعلق اور یِم ویٖڈیو گیمز بہٕ گِندان چھُس تتھ منٛز چھُ یوان دَ لیجنڈ آف زیلڈا سُپر میریو وٲرلڈ ٹیٹرِس سٹریٖٹ فایٹر وی سپورٹ پوک مین ریڈ اینڈ بِلیو پورٹل سیکنڈ سینڈ بوکس ریَل ٹایم سٹریٹجی شوٗٹٲرس ایکشَن ایڈوینچر تہٕ بییہِ بییہِ واریاہ بہٕ چھُس پسند کران یم ویڈیو گیمز گِندُن تِکیازِ یمو سۭتۍ چھُ مےٚ خوشی ملان تہٕ پریشٲنی دوٗر گژھان بہٕ چھُس یم ویٖڈیو گیمز پننِس فری ٹایمس منٛز گندان